بہٕ چھس وٕچھان موٗوِی تہِ مےٚ چھِ موٗوِی وٕچھِنۍ پَسنٛد تہٕ بہٕ چھس کَران زیادٕ پَسنٛد بہٕ چھس کَران زیادٕ پَسنٛد یِم موٹِویشنَل موٗوِی آسان یِم اَسہِ کُنِچ کُنیُٚک کینٛہہ حوصلہٕ افضٲے آسان کَران مثلن مےٚ چھِ پَسنٛد کینٛہہ موٗوِی چھِنہٕ کینٛہہ ہَن موٗوِییَن ہُنٛد ناو چھِ مےٚ مَثلن دِل دَھڑکنے دو تَتھ مںٛز چھِ ہاوان أکِس کورِ پَزِ نہٕ پَنُن پان گَرَس منٛز تھاوُن بنٛد تٔمِس پَزِ تی کَرُن یہِ تٔمِس پَنٕنۍ دِلی خوٲہِش آسہِ سُہ پَزِ نہٕ اَسہِ رُکاوٕنۍ کِہیٖنۍ پَنٛنٮ۪ن مَشوَرَن پٮ۪ٹھ گژھِ پانَے پَکُن مےٚ چھِ وٕچھمٕژ گُنجَن سَکسینا موٗوِی یَتھ منٛز سۄ پَنٕنۍ خاب چھِ پوٗرٕ کَران تہٕ پنٛںِس مٲلۍ سُنٛد کَلہٕ چھِ تھوٚد تُلان